السلامُ علیکُم وعلیکُم اہن حظ اہن حظ یہِ گوٚو توٗر

اہن حظ اتھ چھُ لَگان ایٚنڑروکال اہن حظ اہن حظ امہِ علاوٕ لوٗنِو تُہۍ کُلیٚن تَل گاسہٕ تمِہ سۭتۍ پیٛیہِ یہِ سَنلیِٹ پیٚیہِ یَتھ کُلیٚن گۄڑن تَل تہٕ تمِہ سۭتۍ روکہِ یہِ بُخار وُخار آ امَہ سۭتۍ تہِ چھُ گَژھان بِلکُل یہِ ہیٚکِو تُہۍ صُبحن یا شامس کٔرِتھ تاپَس منٛز ہیٚکِو نہٕ کٔرتھ کیٚنٛہہ اہن حظ اسا بِہِوۍ